تِم پٕلانٛٹ چھِ ییٚتہِ ڈِفکَلٹ سٔروایِو یِم نہٕ ییٚتہِ آسَن پٲدٕ گژھان کِہیٖنۍ مطلب یِم نہٕ أسۍ ییٚتہِ رُوان آسو کِہیٖنۍ تہِ مطلب یِتھ پٲٹھۍ أسۍ مطلب ییٚتہِ چھِنہٕ ہٮ۪کان أسۍ لٮ۪مبۍ وٮ۪مبۍ رُوِتھ کِہیٖنۍ تہِ أسۍ کیٛاہ کَرو أسۍ چھِ اگر جیٚمہِ پٮ۪ٹھ اَنو لٮ۪مبۍ یا بیٚیہِ کُنہِ جایہِ اَنو لٮ۪مبۍ کُل پَتہٕ رُوو ییٚتہِ سُہ تٔمِس چھِ آسان واریاہ واریاہ واریاہ واریاہ زیادٕ مُشکِلات سٔروایِو کَرُن ییٚتہِ ییٚتہِ یُس اٮ۪ٹماسفِیَر چھِ ییٚتہِ یُس اٮ۪نوِرانٛمٮ۪نٛٹ چھِ تَتھ منٛز سٔروایِو کَرُن واریاہ واریاہ واریاہ زیادٕ مُشکل بیٚیہِ ییٚکیٛاہ یِتھٕے پٲٹھۍ کیٛازِکہِ یُس زَن جیٚمیُک وٮ۪دَر یُس زَن جیٚمیُک ٹٮ۪مپریچَر تہٕ بیٚیہِ ییٚتیُک ٹٮ۪مپریچَر چھُ سُہ چھُ واریاہ زیادٕ تَتھ منٛز چھِ واریاہ زیادٕ فرق جیٚمکِس ٹٮ۪مپریچَر جیٚمہِ یُس زَن ٹٮ۪مریچَر چھِ آسان ٹٮ۪مریچَر تَتہِ چھِ گژھان نارمٔلی زیادٕتَر چھِ تَتہِ گژھان تَتہِ ژتجی ییٚتہِ کھۄتہٕ زیادٕ زیادٕ ییٚتہِ چھِ گژھان ییٚتہِ چھِنہٕ تٕرٛہ ہیوٚر تٕرٛہ ڈِگری ہیوٚر کھَسان کِہیٖنۍ تہِ بیٚیہِ وَنٛدَس منٛز چھِ آسان جیٚمہِ جیٚمہِ موسم اَصٕل تَتہِ چھِنہٕ شِشُر لگان کِہیٖنۍ تہِ لیکِن یُس زَن ییٚتیُک کٔشیٖرِ منٛز چھِ وَںٛدَس کٔشیٖرِ منٛز چھِ ونٛدُک ٹٮ۪مپریچَر آسان سُہ چھِ آسان مَینَسَس منٛز ییٚتہِ چھِ لگان شِشُر اِسلیے نٮ۪برٕ پٮ۪ٹھ یِم زَن یِم ییٚتہِ زَن یِم نٮ۪برٕ پٮ۪ٹھ کُلۍ اَنو تِمَن چھِ ہٮ۪کان ییٚتہِ اَصٕل پٲٹھۍ گرٛو گٔژھِتھ کِہیٖنۍ تہِ وٕنۍ زَن وٕنۍ وَنو أسۍ أسۍ کِتھ پٲٹھۍ کَرو یِمَن پٕلانٛٹزَن کِیَر کَتھ منٛز اگر زیادٕ ہارٕش سَمَر آسہِ یا وِنٹَر آسہِ أسۍ کیٛاہ کَرو أسۍ تُلو یِم پٕلانٛٹزَن یِم زَن لٮ۪مبۍ کُل اَنو أسۍ یا سنٛگتَر کُل اَنو أسۍ جیٚمہِ پٮ۪ٹھ یا بَدل نٮ۪رٕ کُنہِ جاے أسۍ تُلو تہٕ لگاوَو یہِ کَتٮ۪ن گرٛیٖن ہاوُس زَن آسان چھِ تٔتھی منٛز لاگو ییٚتہِ ٹٮ۪مپریچَر چھِ میٚنٹین یِوان کَرنہٕ کیٛازِکہِ تَتہِ چھِ تَتہِ چھِ ہٮ۪کان أسۍ آرام سان کٔرِتھ یُس زَن ٹٮ۪مپر سُہ چھِن ہٮ۪کان أسۍ میٚن میٚنٹین کٔرِتھ چاہے سُہ وَنٛدَس منٛز یا رٮ۪تہٕ کالہِ منٛز کیٛازِ تَتھ منٛز چھِ آسان وٮ۪نٹِلیشَن چھِ آسان تَتھ منٛز تمہِ وَجہ سۭتۍ چھِنہٕ تمہِ وجہ سۭتۍ چھِ سُہ کُلۍ آرام سان کٔرِتھ پرٛوٹٮ۪کٹہٕ گژھان بیٚیہِ چھِ یِم زَن نٮ۪برِم سُہ واریاہ زیادٕ واریاہ زیادٕ خراب موسم چھِ آسان تمہِ سۭتۍ چھِ تِم بَچان یا اگر نہٕ تَتھ منٛز نَتہٕ ہٮ۪کو أسۍ تِم لَگٲیِتھ أنٛدرٕکَنٮ۪تھ کُٹھِس منٛز ہٮ۪کو تِم تھٲوِتھ یِم زَن أنٛدرٕکَنۍ ییٚتہِ ییٚتہِ زَن ٹٮ۪مپریچَر یِمَن اثر گژھِ وَنٛدَس منٛز تِم گژھن نہٕ نٮ۪برٕ خراب کِہیٖنۍ تہِ